بِلکُل ہسا چھِ اسہِ ییٚتہِ پرٛون رٮیٚواج ہسا چھُ اَسہِ ییٚتہِ زٔمیٖن دٲری کرنُک یتھ أزۍکِس ماڈٲرن زمانس منٛز تہِ چھِ اَسہِ پرٛون پیٚون فالوٗ کرُن اَسہِ ہسا چھِ زمیٖنا اکھ تتھ چھُ اَسہِ ناو تھوٚمُت دٔرٛنٛگۍ اَتھ دٔرٛنٛگہِ چھِ آسان یہِ ہسا چھِ تھوڑا نرم زمیٖن دٔر زمیٖن چھِ نہٕ یہِ کیٚنٛہہ یہِ چھِ نرم اتھ چھِ تھوڑا آب آسان ویٚٹ چھِ روزان أدٕر چھِ یہِ آسان اتھ چھِ اَسہِ توتہِ ٹۅنٛگٕرۍ تُلٕنۍ پتہٕ چھِ اَسہِ یہِ پیٚوان کھنُن سیٚود چھِ اسہِ زن نِوان تمہِ ساتہِ مارِنہِ ییٚلہِ اسہِ نِوان چھِ یہِ زمیٖن پھِرِنہٕ گٔژھو سا تُہۍ تیُتھ عذاب چھُ تتہِ گژھان پاک پرور دِگارٕے چھُ سوٚن زانان اَسہِ کُس پروردِگار کیٛازِ تٔنِس تانہِ چھِ أسی گژھان تتھ ربہِ منٛز پتہِ چھُ تتھ پیٚوان تتھ ٹۅنٛگُر وایُن اَوہ اَوہ اَوہ چھِکہٕ سٲرسٕے بُتھِس کھسان پلو پوٗرٕ یِوان لِتھونہٕ وۅنۍ اوس یِمن ہُنٛد سہلٕے تتھ چھِ بیٚیہِ خٲز آسان کربلا چھُ تتہِ گژھان عذابہِ شدیٖد چھُ تتہِ تیٛوٗت عذاب چھُ کربلاہس منٛز آسہِ نہٕ اتھ چھِ أسۍ ونان یہِ ہسا چھُ کربلا ییٖژاہ چھِ تتہِ سختی یِوان گوٚو حظ تہِ تِتُے چھُ نہٕ کیٚنٛہہ کھنٕے یوٚت چھُ نہٕ تتھ مسلہٕ کِہیٖنٛۍ وۅنۍ کھنیٛاو اکہِ دۄہ اوس پٔہرا دپہِ ہے اِنسان وۅلہٕ کوٚر درٛاو یہِ اکھ دۄہ کُنہِ طٔریٖقہٕ تمہِ پتہٕ چھِ تتھ بیٛاکھ اکھ مُصیٖبتھاہ تتھ چھِ پیٚوان کرٕنۍ تتھ چھِ ونان ادٔرِنۍ کرٕنۍ ییٚلہِ اَسہِ یہِ کھوٚن اتہِ چھُنہٕ پتہٕ اَسہِ پیٚوان واپس کھالُن گاسہٕ امیُک اَوہ اَوہ اَوہ ہے عذاب ہسا عذاب عذابہِ شدیٖد حظ چھُ تتھ منٛز کیٛاہ حظ ونہٕو تتھ کُس عذاب چھُ ختٕم حظ ختٕم ییٚلہِ ونہِ یہِ اَدرٕنۍ کٔرٕس نہَ حظ پتہِ چھِ تتھ پیٚوان رُوٕنۍ تھل ییٚلہِ پتہٕ تھل رُوٕس نا بہٕ حظ کھیٚمہٕ ہا گۄڈٕ ژوٗنٹھا اکھ مےٚ حظ لجی بۅچھِ ییٚلہِ پتہٕ تھل رُوٕس نہَ حظ اَمہِ پتہٕ حظ چھِ تتھ گژھان کٲم گۅڈٕ کرنہِ نیٚنٛدٕ وۅنۍ اوس سلہٕے وۅنۍ ییٚلہِ تتھ وۅنۍ چھَنہٕ تتھ یِوان اسہِ حظ چھُ پیٚوان سُہ دانہِ پتہٕ نکھس کیٚتھ کھالُن پتہٕ ییٚلہِ نہٕ دانٛد ژھوٚر یہِ دانٛد اوس نا یہِ چھُ تھَوان أتی ڈوٗرِس منٛز پھسان ییٚمہِ خٲطرٕ یہِ چھُ پیٚوان جمع کرُن ڈیرس پَتہٕ پٮیٚوان نکھس کھالُن پتہٕ چھُ پیٚوان اوٚڈ کِلو میٖٹر دوٗر بیٚیِس زمیٖنس منٛز تاپس ترٛاوُن تَوے حظ ووٚن مےٚ اتہِ چھُ کربلا گژھان اتھ زمیٖنس سُہ محنت حظ سُہ محنت حظ چھِ اتھ پھلا چھُس نہٕ خاص کیٚنٛہہ تمہِ طریٖقہٕ نیران کِہیٖنٛۍ وَنہِ حظ چھِ نہٕ اَسہِ گَرٕکۍ مانان أسۍ چھِ گرِکیٚن وُنۍ ونان أسۍ لگہوو نہٕ یتھ زٔمیٖنس مگر گرٕکۍ چھِ نہٕ مانان کِہیٖنٛۍ ہَے ہیٚے اتھ زٔمیٖنس ہا چھُ پرٛون ریٚواج یہِ چھُ فرٕض کرُن أزۍکیٚن نوجوانن منٛز یِم سیٚٹھاہ پسرٕ چھِ أنۍمٕتۍ أمۍ زمیٖنن حیٚکت چھِ نہٕ کیٚنٛہہ ہا یِم نٔو نٔوٹیٚکنالوجی ٲس یہِ ٲس مگر عذابہِ شدیٖد یہِ حظ چھِ جٲری أمۍ حظ چھِ أسۍ بلکُل ختٕم کٔرۍمٕتۍ وۅنۍ حظ چھُس بہٕ سونٛچان وۅنۍ اَتھ نوٚوُے کیٚنٛہہ علاجاہ یِیہِ ہے کانٛہہ نوٚوُے کانٛہہ پٔرمٕننٛٹ فصلا بنہِ ہسا یُس أسۍ اَتھ ووَوٕہو ہمیشہِ خٲطرٕ یُس ہسا وَن ٹایم آسہِ ہَے پیٚوان اَسہِ پیٚیہِ ہے اَتھ لاگُن یُس اَتھ ہمیٚشہ میٚوٕ نیٚرِہے یا پھل نیٚرِہے تَمہِ قٕسٕمُک کانٛہہ گوٚژھ میٚوٕ اَتھ زمیٖنس اَتیٚتھ آسہِ نتہٕ حظ چھِ أسۍ سیٚٹھاہ تنٛگ اَمہِ زمیٖنہٕ سٍتھن آمٕتۍ اَمہِ یہِ اوس اَسہِ یہِ کٲم کرٕنۍ چھِ عذاب ہسا عذابِ شدیٖد اللہ تعالا رٔچھِنۍ حظ اَمہِ کہِ عذابہٕ نِش پرٛتھ کٲنٛسہِ